آ ییٚلہِ أسۍ سعودی منٛز ٲسۍ تَمیُٚک تَتیُٚک کَلچَر تَتیُٚک رہن سہن حظ چھُ واریاہ اَصٕل مانٛ ژٕ تَتہِ چھِ مہمان نَوازی چھِ تَتہِ واریاہ اَصٕل چَلان مانٛ ژٕ کٲنٛسہِ چھِنہٕ تِم تیوٗتاہ نِچ نظرِ نہٕ وُچھان کینٛہہ پَنٕنۍ تَتہِ چھِ صرف پنٛںِس پانَس پانَس تانۍ آسان تَتہِ چھِ کٲم کَرو تَمیُٚک فٲیدٕ چھِ ملان مگر اَگرَے کینٛہہ اَسہِ تنخواہ ونخواہ چھِ آسان سُہ چھِ آسان ٹایمَس پٮ۪ٹھ پرٮ۪تھ کانٛہہ چیٖز چھِ تَتہِ دِوان ٹایمَس مانٛ ژٕ تِم اَصٕل مانٛ ژٕ الگ اَصٕل حِساب چھِ اَتھ متعلق تَتہِ جاب کَرنَس منٛز بہٕ حظ اوسُس تَتہِ کَران شٮ۪ن ؤریَن جاب تہٕ وٕچھ شٮ۪ن ؤریَن منٛز ہَسا ملے مےٚ واریاہ ایکسپیٖرَنٕس کیونکہ تَتہِ یِم ہاسپِٹَلٕز واریاہ ایڈوانسٕڈ چھِ تَتیُٚک ٹرٛانسپوٹ سُہ تہِ چھُ واریاہ بہتر باقٕیو کَن مانٛژٕ یہِ بنسبطِ اِنڈِہِکۍ کھۄتہٕ تَتھ تَتہِ حظ چھِ یِم ہَسپَتال تہِ چھِ واریاہ زِ بینٛکٕس چھِ تَتہِ تَتہِ چھِنہٕ پٮ۪وان یوٗتاہ مانٛ ژٕ یوٗتاہ یِتھ کٲٹھۍ ییٚتہِ چھِ أسۍ اِنڈیاہَس منٛز کَران تَمہِ کھۄتہٕ واریاہ اَصٕل بیٚیہِ یُس مےٚ تَتٮ۪س کٲم اوس آسان سیلٕزمین یہِ کَران تَتہِ مےٚ حظ ملے تَتہِ یہِ تَمہِ سۭتۍ واریاہ ایکٕسپیٖرنٕس کیٛازِکہِ مےٚ اوس تَتہِ واریَہَن خلقَن سۭتۍ کوٚر مےٚ اِنٹرٛیکٹ باقٕیَن سۭتۍ وایَہَن مُلکَن ہنٛدۍ ٲسۍ تَتہِ تہٕ مےٚ ہَسا کوٚر پَتہٕ مَشوَر کہِ بہٕ گژھٕ پنٛںِسٕے اِنڈیاہس منٛز بہٕ کَرٕ تٔتھۍ تہٕ پَتہٕ آوُس بہٕ کٔشیٖرِ منٛزٕے تہٕ مےٚ کھوٗل ییٚتہِ پَنٕنۍ اَکھ فیکٹِرٛی کَمپٔنی تہٕ بہٕ اوسُس پَتہٕ بہٕ چھُس وَنہِ تٔتھی کَران جاب تہٕ مےٚ باسیو مان ژٕ یُس مےٚ ایکٕسپیٖرَنٕس تَتہِ میلے سۄ چھُس بہٕ وۄنۍ کَران ییٚتہِ حظ استعمال مےٚ چھِ واریاہ ییٚتہِ ملان فیٖڈبیک واریاہ اَصٕل بہٕ چھُس وَنہِ ییٚتے کَران محنت تہٕ واریاہ اَصٕل چھِ اَسہِ ییٚتہِ چَلان کَمپٔنی